اسلام علیکُم مےٚ چھُ ناو روحی جان أسۍ چھِ ییتہِ سرینَگرَس مَنٛز بَڑٕ مہمان نواز بَڑٕ مہمان نواز أسۍ چھ اسہ چھ واریاہ دِل گَژھان خۄش ییٚلہِ اَژاون چھُ پوٚژھ چھُ اَژان بَرٕکت چھِ اَژان أسۍ چھِ تہندٕ خٲطرٕ واریاہ پَکوان بَناوان سِنۍ چاے وَغیرہ ییٚمہِ سۭتۍ تِہُنٛد دِل وِل خۄش گَژھِ أسۍ چھِ تِم سٲری چیٖز کران تِہُنٛد دِل وِل خۄش کَرنہ خٲطرٕ تاکہ تِم آے اَسان گِندان لول بٔرِتھ یورٕ تہِ نیرَن تِم اَسان گِندان خۄش تہٕ خۄشحال یہِ نہٕ کینٛہہ کہ وۄنۍ ہاے ہے وۄنۍ ژاو پوٚژھنہ بَڑٕ خۄشحٲلی سان چھِ أسۍ تمن پیش یِوان أسۍ چھِ تِمَن خٲطرٕ سیٚٹھاہ چیٖز رَنان چاے بَناوان چھِ لِپٹَن چاے نُن چاے جوٗس ڈراے فروٗٹ کھیٚن چیٚن بَتہٕ سِنۍ گاڑٕ رَنوکھ کۄکَر رَنوکھ وازوان رَنوکھ کۄکَر رَنوکھ ماز رَنوکھ ژامنہ رَنوکھ بَڑٕ اصل اصل اصل اصل چیٖز سٲری چیٖز چھِ أسۍ تِہٕنٛدِ خٲطرٕ رَنان تاکہ تِم گَژھَن خۄش تہٕ خۄشحال نیرٕن ییٚتہِ پیٚٹھ